جِناب تُہنٛد شُکریہ تۄہہِ پِرٛژھُو مےٚ گۄڈنٮ۪تھٕے ماموٗلِیاتہِ زندگی میٛٲنۍ ماموٗلِیاتی زندگی چھِ یِتھ کَنۍ بہٕ چھَس صُبحَس وۄتھان نٮ۪ماز پَران تَمہِ بعد چاے چَوان گَژھان کالیج کالیج منٛز چھِ آسان دۄہَس فرٛٮ۪نٛڈَن سۭتۍ اورٕ یور کٕلاس دِوان کَران اٮ۪نجاے تَمہِ بعد یِوان شامنَس گَرٕ کَران پنٕنۍ کامہِ ہن کیٛاہ کٲم آسہِ تہٕ یِتھ پٲنۍ چھِ روزان میٛٲنۍ ماموٗلِیاتی زندگی دۄہس ییٚمہِ دۄہ کالیج آسہِ گَژھُن باقِیَن دۄہن اگر گَرِ آسہِ کُنہِ سات تیٚلہِ کَران گَرٕچ کانٛہہ کٲم پَکان تَمہِ بعد پِرژھُو تۄہہِ میون فیورِٹ فُٹ فیورِٹ فُڈ میون فیورِٹ فُڈ چھُ وازوانہٕ منٛز کَباب یُس زن مےٚ واریاہ زیادٕ واریاہ زیادٕ خۄش چھُ یِوان تہٕ اَمہِ بعد چھُو تُہۍ پِرٛژھان میون فیورِٹ کَلَر میون فیورِٹ کَلر چھُ مَروٗن مےٚ چھِ واریاہ زیادٕ مَروٗن پَسنٛد تہٕ بہٕ چھَس پَلوَن منٛز تہِ زیادٕ تر میروٗن کلرٕے اَنان تہٕ مےٚ پٮ۪ٹھ چھُ یہِ واریاہ زیادٕ سُوٗٹ تہِ کَران تَمہِ بعد چھُو تُہۍ پِرٛژھان میٛانٮ۪ن چایلڈٕ ہُڈ فرٛٮ۪نٛڈسَن ہُنٛد میٛٲنۍ چایلڈٕ ہُڈ فرٛٮ۪نٛڈٕس چھِ واریاہ زیادٕ تَتھ منٛز چھِ اَکھ زٕ یِم مےٚ آز تام تہِ چھِ تَتھ پٮ۪ٹھ چھِ مےٚ اَکھ کَزٕن بیٛاکھ چھِ مےٚ کالیج فرٛٮ۪نٛڈ أسۍ چھِ لۄکچار پانہٕ پٮ۪ٹھٕے یِکوَٹَے روٗدۍمِتۍ ٹِل آز تام أسۍ چھِ آسان یِکوٹَے اَسہِ چھُنہٕ زانٛہہ تہِ ژھٮ۪ن گَژھان کیٚنٛہہ أسۍ چھِ آسان ہر ساتھ خوشی منٛز تہِ ساتھ ساتھ دُکھَس منٛز تہِ ساتھ ساتھ زانٛہہ تہِ ٲسِنۍ کیٚنٛہہ أسۍ چھِ آسان سٲری یِکوٹہٕ پانٕوٲنی اَسہِ چھِنہٕ زانٛہہ تہِ دوٗرٮ۪ر آمُت نَہ چھِ أسۍ زانٛہہ پانٕوٲنۍ لَڑٲے جگرٕ کَران کیٚنٛہہ ٲسِنۍ أسۍ چھِ آسان رٔلِتھ مِلِتھ ترٛٮ۪نٕوَے یِکوَٹہٕ خانٛدر ٲسِنۍ کیٛاہ ٲسِنۍ أسۍ چھِ آسان سٲری یِکوَٹَے پانٕوٲنۍ تَمہِ بعد پِرٛژھُو تۄہہِ میون فیورِٹ پِکنِک سُپاٹ میون فیورِٹ پِکنِک سُپاٹ چھُ پہلگام تِکیٛازِ مےٚ چھِ نیچر گَژھان واریاہ زیادٕ پسنٛد قۄدرٔتی حِساب چھُ مےٚ واریاہ زیادٕ پسنٛد یہِ پسنٛد یِوان ییٚتہِ بال آسہِ آب آسہِ یارِ آسہِ ہَوا آسہِ رُت مےٚ چھِ سُہ جگہ واریاہ زیادٕ خۄش یِوان تِتھَے پٲنۍ چھِ مےٚ پہلگام خۄش یِوان تِکیٛازِ تُہۍ ٲسِو سٲری زانَن زِ پہلگام کیُتھ جگہ چھُ تَتہِ چھِ زیادٕ تر یِہوٚے قۄدرٔتی حِساب کِتابٕے زیادٕ تر تَمہِ کِنۍ چھُ مےٚ واریاہ زیادٕ یِوان پسنٛد سُہ اَمہِ بعد پِرٛژھُو تۄہہِ مےٚ کالیج لایف میٛٲنۍ کالیج لایف چھِ یِتھ پٲنۍ زِ بہٕ ہٮ۪کہٕ نہٕ اٮ۪کٕسپرٛٮ۪سٕے کٔرِتھ اَسہِ مطلب میٛٲنۍ کالیج لایف کۭژاہ اِںٹرٛسٹِنٛگ چھِ مَزٕ دار چھِ أسی چھِ واریاہ زیادٕ لایِف یہِ اٮ۪نجاے کَران کالیج لایفہِ منٛز کالیج لایِف چھِ أسۍ کَران واریاہ زیادٕ اٮ۪نٛجاے یَس زَن پَگاہ یادگار روزِ سانہِ خٲطرٕ أسۍ چھِ یِکوَٹ فرٛٮ۪نڈٕس یِکوٹہٕ کٕلاس لِوان تَمہِ بعد کٮ۪نٹیٖن گَژھان گَرٕ یِوان یِکوٹہٕ کُنہِ سات پاٹِسپیٹ کَران گا یہِ گیمن منٛز آسہِ کیٚنٛہہ کیٚنٛہہ تہِ آسہِ برٛونٛٹھ برٛونٛٹھ لاران ہر کُنہِ منٛز کَران پاٹِسپیٹ یِتھٕ پٲنۍ چھِ سٲنۍ کالیج لایِف واریاہ زیادٕ اِنٹرٛسٹِنٛگ بَنان